اَسلامُ علیکُم تُہۍ چھُو حظ ٹھیٖک بَیا اَسہِ اوس نہ اَتہِ یہِ آرڈَر کوٚرمُت تۄہہِ یہِ درٛاوٕ تہِ اَتہِ یہِ چھُنہٕ وۄنۍ فونٕے تُلن أمِس چھُنہٕ فونٕے گژھان نہ چھُ یہِ وۄنۍ گٔیاوُس دۄیہِ لَٹہِ أمۍ ژھُن ژٔٹِتھ أمِس کیاہ وجہ گوٚو تُہۍ ہیٚکتو ؤنِتھ اَسہِ اوس یہِ کوٚرمُت اَتہِ وازوان سورُے آرڈَر اَسہِ چھِ پٔژھۍ وٕنۍکٮ۪ن پرٛاران ییٚتہِ اَسہِ چھِ پانٛژھ داہ نفر ییٚتہِ پرٛاران أسۍ کیاہ کَرو تۄہہِ کَرٕوٕ اَسہِ بٔڑ بار پرٛابلِم وٕنۍکٮ۪ن وۄنۍ ؤنۍتو اَسہِ أسۍ کیٛاہ کَرو بَیا تہٕ اَسہِ اوس اَتہِ سورُے یہِ سوزاوا تۄہہِ یہِ سورُے وزوان یَکھٕنۍ وَکھٕنۍ سورُے وۄنۍ ؤنۍتو أسۍ کیٛاہ کَرَو أمِس کٔرۍتو فون وۄنۍ جلدی جلدی تہٕ اَسہِ تہِ کٔرۍزیو پَتہٕ کال واپَس ٹھیٖک چھِ حظ